کَشمیٖرَس مَنٛز یِم صحت اَفزا مقام چھِ تِمَن جایَن چھَس بہٕ گٔمٕژ تہٕ تَتہِ چھِ مےٚ تُلۍ مٕتۍ فوٹوز ویٖڈیو گریفی تہِ کٔرمٕژ بیٚیہِ اِنڈیاہَس مَنٛز مَثَلن حیدرآباد چھِ مےٚ کیٚنٛہہ فوٹوز تُلۍ مٕتۍ گولڈکونٛڈا فوٹ چار مِنار اِژھے اِژھے جایہِ تہٕ یۄس مےٚ اِنڈیاہَس مَنٛز جاے پَسَنٛد چھےٚ یور بہٕ یژھان چھَس گَژھُن تہٕ فوٹوگریفی یَژھان چھَس کَرٕنۍ سۄ چھےٚ کیرلا تکیازِ کیرلا چھُ مےٚ واریاہ پَسَنٛد تتیُک موسَم تتیُک ایٚنورَمنٹ تور چھَس بہٕ یَژھان گَژھُن تہٕ تَتہِ چھَس بہٕ یَژھان فوٹوز تُلٕنۍ ویٖڈیوز تُلٕنۍ